اسلامُ علیکم ورحمتہ اللّہِ وبرکارتہُ مےٚ ہسا کوٚر اَز بروٗنٛٹھ زٕ ژور دۄہ اکھ فِرج آڈر بازرٕ یُس حظ زن مےٚ واریاہ دروٚگ پیوٚو اَردہن ساسن مےٚ ہسا باسیو یہِ چھ مےٚ واریاہ دروٚگ پیوٛمُت گرِکیو تہِ ہسا دِژ بے عزتی دوٚپُکھ ژےٚ کیٛاہ یہِ دروٚگ چیٖز اوٚنمُت ییٚلہِ ہسا سُہ اِستمال کوٚر تٔمۍ ہسا دیُت اَسہِ واریاہ فأیِدٕ یہِ ہسا چھ اَصل تہٕ بہتریٖن اکھ چیٖز ییٚمہِ کِنۍ زن وۄنۍ گرِکۍ تہِ گٔے خۄش دوٚپکھ ژےٚ ہسا چھُتھ اوٚنمُت اَصل اکھ چیٖز مگر گۄڈنٮ۪تھ دوٚپُکھ یہِ چھُ واریاہ دروٚگ وۄنۍ چھ دپان یہِ چھ اَصل چیٖز یہِ چھی ژےٚ سستہٕ پیوٚمُت یہِ ہسا چھ اَسہِ دِوان واریاہ کأم یتھ کِنۍ زن اتھ منٛز چھ تھاوان جوٗس بیٚیہِ تھاوان چھ تریش تہٕ بیٚیہِ چھ تھاوان اَتھ منٛز ماز یُس زن واریاہس کالس چھ ٹھنٛڈٕ روزان تہِ اَتھ منٛز ہسا چھ بیٚیہِ واریاہ کیٚنٛہہ تِم آیٹم تہِ روزان یِم نہٕ یِم خراب ٲسۍ گژھان تِم ہسا چھ وۄنۍ اَتھ منٛز روزان محفوٗظ